اَسہِ چھُ گَرِ یہِ ہسا چاروٲے اَسہِ چھُکھ فٲیِدٕ تُلان تِمنٕے اَسہِ چھِ تہِ سۄے کران أسۍ چھِ گُپنٕے تِمن گٲو چھِ أسۍ گاسہٕ اَنان گٲو زٕ ژور چھِ أسۍ چھِ گاسہٕ اَنان أسۍ چھِ یہِ سا یہِ تٔمِس گٲو ترٛاوان أسۍ چھِ سۄ چھِ گُہہ چھِس کَڑان دۄد چھِس کھؠوان اَکھ چھِ سۄ پَنُن پان پالان بیٚیہِ چھِ دٔہ بٲژ اَسہِ سۄ پالان بیٚیہِ چھُ اَسہِ دۄد پھیوٚر آسان ژوٚوُہٕنی گٲنٛٹَن پَنٛنہِ گَرِ گُہہ چھِ سۄ کران سُۄ گُہہ چھِس وَٹان سُہ چھُ کَڑان اَتھو سۭتۍ باٹؠن منٛز چھِ نِوان زٔمیٖنس پؠٹھ تٕتھۍ زٔمیٖنَس چھُ سُہ گوش ترٛاوان ادٕ چھُ تَتھ گاسہٕ بَنان تہٕ چھِ اَسۍ تِمَن گٲوَن تَمے موٗجوٗب چھِ أسۍ یہِ کران ادٕ کیٛاہ یہِ ہسا یہِ بیٚیہِ چھِ أسۍ گرَس منٛز بٲژ پانٛژھ ٲٹھ مےٚ چھُ گژھان خۄش بَتہٕ رنُن شیرُن یِمَن بٲژن برونٛٹھ کُن دِیُن وارِ منٛز چھِ پوش بناوان تِمن پوشَن چھِ یہِ سا یہِ سَگ دِوان ژوٗڑ دِوان تِمن چھِ یہِ سا یہِ اگر خۄدا دِیِن نَجات روٗد جادٕ اَنہِ تَتھ چھِ چَھتھ تھَاوان پؠٹھٕ یا ترٛپال تھَاوان پؠٹھٕ أسۍ چھِ دَپان اَتھ گُۄژھ نہٕ نُۄقصَان واتُن کینٛہہ اَمے چھِ أسۍ کران یہِ بیٚیہِ کیٛاہ بیٚیہِ چھُ یِہوے زٔمیٖندٲری کرن یِہوے باغہٕ کٲم کران یی چھِ أسۍ کران